گامَن مَنٛز چھِ مشکلات ڈونٛٹھ چھُ پیٚوان اسہِ چھُ گَژھان مشکل یِمَن باغَن یِمَن چھُنہٕ اسہِ پَتہِ سیٚزَر روزان کیٚنٛہہ روٗد چھُ کَران زیٛادٕ اسہِ چھِ یِمَن سکیب کھَسان أسۍ چھِ پالنیشن دوا دِوان تَتھ چھُ یہِ ہسا یہِ ژوٗنٛٹھۍ دَڑان کم توتہِ تہِ واریاہ کیٚنٛہہ مشکلات چھِ اَتھ مَنٛز گَژھان اَگرٔے اَتھ کیٚنٛہہ ٹرٛینِنٛگ سیٚنٹر آسِہ ہا أسۍ تہِ وُچھ ہاو أسۍ تہِ ہیٚچھ ہاو کیٚنٛہہ أسۍ تہِ کَرہاو تَمے حِسابہٕ پَنُن کاروبار ڈونٛٹھ چھُ پیٚوان اَمہ سٕتۍ چھُ واریاہ نۄقصان گَژھان اسہِ واریاہ خَرٲبی چھِ گَژھان باغن بٲرِش چھِ کَران زیٛادٕ پھٕلیہِ مَنٛز چھَنہٕ پھٕلیی پَتہٕ دَڑان چھِنہٕ ژوٗنٛٹھی دَڑان چھِ گَژھان تِم تہِ مشکلات وۄنۍ اَگَرٔے اسہِ یہِ کیٚنٛہہ ٹرٛینِنٛگ سیٚنٹرَا دی ہان أسۍ تہِ ہیٚچھ ہاو کَرہاو أسۍ تہِ کَرہاو موٗسِم وُچھتھٕے پَنُن کاروبارٕ أسۍ تہِ وُچھ ہاو کٲتہِ ہَس کالَس روزِ تاپھ کٲتہِ ہَس کالَس پیٚیہِ بٲرِش أسۍ تہِ کَرہاو تَمے حِسابہٕ دَوا کَرہاو کھاد ترٛاو ہاو تَمے حسابہٕ اسہِ چھَنہٕ آسان پَییی تہٕ أسۍ چھِ دِوان دَوا تہٕ پٮ۪ٹھ چھُ لاگان روٗد اَتھ چھِ پَتہٕ یِمَن باغَن گَژھان یِمٔے مشکلات اسہِ چھُنہٕ یہِ سَمجھی یِوان أسۍ کیٛاہ کَرو تہٕ یَتھ گٔے واریاہ مشکلات یِمو سۭتۍ